ہیٚلو اسلام علیکُم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 کَرن نگرٕ پٮ۪ٹھ کوٗتاہ تانۍ لَگہِ ہے پی پٔری محلَس تانۍ گۄڈٕ گَژھٕ ہا بہٕ زَن توٗرۍ تانۍ تَمہِ پَتہٕ چھُ مےٚ واریاہَن زَن نِشاط چھُ شالیمٲر چھُ ہٲروَن تَمہِ پَتہٕ تَمہِ پَتہٕ چھِ حظ بیٚیہِ کانٛہہ جاے چشمہ شاہی بیٚیہِ کۄس جاے چھےٚ تمہِ بَغٲر وۅنۍ اگر مےٚ تُہۍ مُدا صٲبُن نیٖہِو اَمی سایڈٕ تہٕ بہٕ کَرٕہا تَتہِ پَتہٕ لَنٛچ وَنٛچ تہِ مےٚ کوٗتاہ تانۍ لَگہِ

مےٚ ؤنۍتو اَکھ چیٖز مےٚ چھُ ضروٗری یہِ وَنُن کہِ اَتھ گژھِ ہا کیٚنٛہہ ڈِسکاوُنٛٹا وِسکاونٛٹا مےٚ چھِ زَن پانَس سۭتۍ آسہِ مےٚ بیٚنہِ بوے لۅکُٹ تِمَن ما چھِ الگ چارجِز کِنہٕ تِمَن چھِ اِکوَٹَے چارجِز اَچھا مےٚ ؤنۍ تَو اَکھ چیٖز ہَتھ سُہ حظ گژھِ زیادٕ اگر تھوڑا بہت بیٚیہِ پہَم کٔرۍہیٖو کم سُہ گٔیَو تُہٕنٛد خٲطرٕ زیادٕ اَصٕل اللہ تالیٰ تھٲوِو صحت بیٚیہِ چھُ بیٛاکھ چیٖز تُہۍ پرٛٲروا اَسہِ اگرے زَن پٔری محل پٮ۪ٹھ گژھو پَتہٕ باٹنِکَل گارڈَن تُہۍ پرٛٲرِوٕ حظ اَسہِ پرٛارنَس ما چھُو تۄہہِ کانٛہہ چارجِز دِیُن مطلب تۄہہِ چھُو دۄہَس روزُن اَسی سۭتۍ بہٕ تھاہو تۄہہِ پرٕٛژھِتھ کہِ پرٛارنَس ما چھُ کانٛہہ چارٕج دیُن بوز حظ آتھوارِ دۄہَس چھُ اَسہِ گژھُن آتھوارِ دۄہ دۄہَس پٮ۪ٹھ چھُ اَسہِ گژھُن تُہُنٛد کیٛب کَرٕنۍ پوٗرٕ فُل دۄہَس پٮ۪ٹھ بُک اگر تُہۍ ؤنۍہیٖو تہٕ سُہ گٔیو زیادٕ اَصٕل أکہِ یہِ تُہۍ کٔژِ بَجہِ کیٛاہ ییٖہو تہٕ اَسہِ گژھِ ہا تَمہِ سۭتۍ زیادٕ سُہ أسۍ روزہو ریڈی بَرابر تَتھ ٹایمَس پٮ۪ٹھ اَچھا نَفرَن ہٕنٛز چھُنہٕ کیٚنٛہہ پَرواے یٔژ نَفَر آسان چارجِز لَگان وۄنۍ کٔرۍہوس تھوڑا بہت رۄپیہِ اَکھ زٕ ہَتھ بیٚیہِ کَم تہٕ أسۍ کَرہو تیٚلہِ ڈَن چلو شُکریہ شُکریہ شُکریہ شُکریہ چلو صحت صحت اَسلامُ علیکُم